اَسلامُ عَلیکُم وَعلیکُم اَسلام شُکر شُکر تُہۍ چھِوٕ حظ ٹھیٖک شُکر تۅہہِ کِتھٕ پٲٹھی کٔرۍوٕ اَز یاد خٲرٕے چھا اَہَن حظ شۄنٛگنی ؤتھۍ آ ؤنِو حظ میٛٲنۍ شُری ہا نہَ یِم ہے ییٚتہِ نیران چھِ کاہ دۅہ وٲتِکۍ نہَ یِم ہے کَنٹینو گَرِ نیران یِم کوٚت چھِ گژھان مگر یِم چھِ تُلان سیٚودُے بیگ نا دَپان أسی گژھو کوچِنٛگ اَپٲری گژھو أسی کِرکَٹ گِنٛدٕنہِ

تۅہہِ اَدٕ تۅہہِ کوٚروٕ ژورِ دۅہۍ حظ فون تُہۍ کٔرۍزِہو گۅڈٕنِکی دۅہ فون حظ

ٹھیٖک حظ

آ اصٕل کوٚروٕ حظ مگر مےٚ یِمٕے نیران چھِس صُبحنٕے ییٚتہِ

ٹھیٖک حظ بیٚیہِ ما اوس یِمَن فیٖس ویٖس ضرورت کیٚنٛہہ یِمَن ما چھُ پرٕ کیٚنٛہہ نہَ پران چھا اصلٕے

ٹھیٖک ہا اصٕل ہَے کوٚروٕ پُرسان تہِ گژھیٛا آسُن نہَ یہِ ٹھیٖک

ٹھیٖک حظ وۅنۍ وَنکھ بہٕ صُبحو تہٕ وُچھَو وۅنۍ کیٛاہ وَنَن ٹھیٖک حظ ہَے اَہَن حظ صُبحن ہَے تُلان یہِ کِتاب وِتاب یہِ بیٹ تہِ تھَوان أتھۍ سٍتۍ گژھان کوچِنٛگ تہٕ پَتہٕ گِنٛدان اَپٲری میچ تہٕ بہٕ چھُسکھ دپان کیٚنٛہہ چھُنہٕ پرواے گٔژھۍزیٚو تہٕ یِمَن کرٕ بہٕ صُبحن سیٚزر اَصٕل ہے کوٚرُتھ تۅہہِ کوٚروٕ فون تُہۍ چَلو چَلو باقٕے چھِوٕ ٹھیٖک شُکُر ضروٗرت ما کیٚنٛہہ چَلو چَلو شُکر او کے اَسلامُ عَلیکُم